سأنِس سِٹیٹس منٛز یِم زن کیٚنٛہہ مشہوٗر علما چھ مشہوٗر لیڑٲرٕس یِم زن چھ یِم مذہبی لیڑٲرٕس تِمن منٛز چھ گۄڈٕنٮ۪تھ یِوان مُشتاق احمد ویٖری صأب تٔمہِ سٕنٛد تہِ زِنٛدگی مُتعلِق اور زِنٛدگی ییٚلہِ مےٚ تٔمۍ سٕنٛز پٔر اور تٔمہِ سٕنٛدۍ بیانات ییٚلہِ بہٕ بوزن چُھس اور تٔمہِ سۭتۍ چُھس بہٕ واریاہ متأثِر گژھان تٔمۍ ہیٚچھنٲو تٔمۍ ہیٚچھنٲو ییٚتہِ نوجوان اور خاص کر میٛانہِ زِنٛدگی پٮ۪ٹھ پیٛو تٔمہِ سُنٛد اثر واریاہ زیٛادٕ دوٚیِم گوٚو عادِل صِدیٖقی اور تٔمہِ سُنٛد اثر تہِ چھ واریاہ میٛانہِ زِنٛدگی پٮ۪ٹھ کیٛازِ سُہ چُھ جوانن اکھ حوصلہٕ افزأیی دِوان گنہو نِش یژھان اَسہِ دوٗر تھاوُن اور ترٛیٚیم اگرے وُچھو أسۍ سُہ چُھ ظہوٗر احمد شاہ صأب اور سُہ چھُ واریاہ تٔمِس چھ واریاہ علمٕچ گہرأیی اور تٔمہِ سُنٛد واعظ بوٗزِتھ تٔمہِ سُنٛد نصیٖحت بوٗزِتھ چھ أسۍ واریاہ واریاہ علِم کران أسۍ حأصِل سأنِس انٛدازس منٛز چھ یِوان چینج سانہِ سوسایٹی منٛز ہیٚکان اسہِ چینج سانہِ ساسویٹی منٛز چھِ ہیٚکان أسۍ چینج أنِتھ اور أسۍ چھ واریاہو طٔریقو پننہِ جایہِ چینج ہیٚکان أنِتھ یِمو اور یِم چھ میجر کہِ فے مشہوٗر علما چھِ سأنہِ سٹیٹ منٛز اور بیٛاکھ عُلما یُس زن چُھ عبدالرشیٖد داوودی صٲب سُہ تہِ واریاہ اصل عُلما تٔمِس تہِ چھ علمٕچ گہرأیی اصل اور سُہ چُھ خاص کر یِوان ماننہِ پننہِ آوازِ سۭتۍ تٔمہِ سٕنٛز آواز سۄ چھ واریاہ زبردست آواز سُہ چُھ تِموٕے سۭتۍ اَسہِ رہنمأیی کران تِموٕے نظمو سۭتۍ تِموٕے نعتو سۭتۍ اَسہِ رہنمأیی کران اور تٔمہِ سۭتۍ چھ سانہِ زِنٛدگی منٛز سٮ۪ٹھاہ زیادٕ تبدیٖلی ہیٚکان یِتھ